حظ اَنَ ادَر پَلینَٹ چھِ حظ نَوچھِ پَلینَٹ مَگر یُس سٲنۍ أرٕتھ اَکھ پَلینَٹ چھِ اَتھ پٮ۪ٹھ چھِ اَوَے ہٮ۪کان روٗزِتھ کیازِ یہِ تہِ اِن أکِس اِنسانَس چھِ ضروٗرَت حظ نیٖڈ لایِو خٲطرٕ تہِ چھِ ییٚتہِ حظ سُہ سُن دٔستِیاب حظ فار اٮ۪گزامپٕل اگر أسۍ بیٚیِس پَلینَٹَس پٮ۪ٹھ گژھو تَتہِ چھُ آکسیجَن تامَتھ اَسہِ نیٖڈ حظ تَتہِ چھِ واٹَر تامَتھ اَسہِ نیٖڈ حظ یُس اَسہِ پَنٛنِس أرٕتھ پَلینَٹَس پٮ۪ٹھ چھِ اٮ۪ولیبٕل حظ سٮ۪وَنٹی وَن پٔرسَنٛٹ حظ تہٕ اسلیے واریاہ مشکل چھِ گژھان بیٚیِس اور سِٹو اگر ہٮ۪کو چھِ ہٮ۪کو یُس ہیٚکہِ حظ بیٛا مطلب تَتہِ بٔسِتھ اِنسان مگر کانٛہہ کُنہِ لِمٹَس تامَتھ حظ ییٖتِس کالَس سُہ پَنُن فُڈ پَنُن یہِ تٔمِس نیٖڈ آسہِ خاص کر آکسیجَن یہِ تٔمِس نیٖڈ سُہ چھِ پَکناوُن کُنہِ لِمٹَس تامَتھ تیٖتِس کالَس ہیٚکہِ سٔروایِو کٔرِتھ حظ اور اَکسٮ۪پٹ بی باقٕے چھِنہٕ کینٛہہ باقٕے چھِ یِہَے أرٕتھ ییٚتہِ أسۍ ہٮ۪کو پَنٕنۍ لایف گُزٲرِتھ اَصٕل پٲٹھۍ